میٛانہِ زِندٕگی ہُنٛد اَکھ سُہ واقع یَتھ منٛز وَنہٕ مےٚ واریاہ تھرٛٹنِنٛگ چھِ گٔمٕژ یَتھ منٛز بہٕ واریاہ زیادٕ کھوٗژُس اَز برونٛٹھ دہ ؤری کَم سے کَم گووُس بہٕ پنٛنٮ۪ن یارَن دوستَن سۭتۍ پَہلگام چَکرَس اَکھ دۄہ برونٛٹھ چھُ أمی دۄہ تھوڑا روٗد پیٚومُت مےٚ اوس گُرۍ سَوارِ ہُںٛد واریاہ زیادٕ شوق تہٕ پَسنٛد تِہ ٲسم ییٚلہِ أسۍ اور پَہلگام وٲتۍ اَتِہ سَمکھیٚو مےٚ اکھ گُر گُر وول اَکھ أمِس دوٚپ مےٚ یَپٲرۍ حظ مےٚ چھےٚ کَرٕنۍ سَوٲرۍ اَکھ أمۍ دوٚپ ہَتھ گوٚبرہ ہَتھ روٚپیہِ لَگی مےٚ دوٚپُس کینٛہہ نہٕ حظ پرواے مےٚ تُلۍ یہِ ہَتھ روٚپیہِ تہٕ دیٚتمَس ییٚلِہ مےٚ أمِس یہِ ہَتھ روٚپیہِ دیٚت أمۍ گُر وٲلۍ کٔر أمِس لاکمہِ تَھپھ تہٕ رُکووُن گُر تہٕ دوٚپُن کھس سا گوٚبرا ییٚلہِ بہٕ اَتھ پٮ۪ٹھ کھوٚتُس گُرۍ لاج وۄٹہٕ تُلنہِ واریاہ زیادٕ أمِس گُرۍ وٲلِس گٔیے تَھپھ یَلہٕ تہٕ مےٚ لَگٲو لاکمہِ تھپھ تہٕ گُر حظ ژوٚل ییٚلہِ یہِ واریاہ زیادٕ ژَلان ژَلان گوٚو بٕتھِ چھُ مارکیٹ بازَر بازرٕ مٔنٛزۍ ییٚلہِ یہِ ژوٚل بٕتھِ چھِ لُکھ تہِ یِوان گاڑِ تہِ یِوان مےٚ گوٚو واریاہ زیادٕ چھُس بہٕ کھوٗژُس بہٕ امہِ ساتہٕ واریاہ زیادٕ مےٚ دوٚپ خبَر کیا گَژھِ کیاہ گُر ژھٕنیا مےٚ بۄن کیاہ گَژھِ یا ٹاس یِیِا گاڑِ ہُںٛد بہٕ کھوٗژُس واریاہ زیادٕ یہِ گُرۍ وول چھُ پَتہٕ پَتہٕ اسہِ دَوان واریاہ زیادٕ واریَہَس کالَس چھُ یہِ چھُ پَتَے دَوان مَگر یِہ ہیوٚک نہٕ أمِس گُرِس پوٗشِت کینٛہہ بٕتھ کَنۍ گَیے واریاہ زیادٕ عوام جمع وَنہِ آیہِ اَتہِ نَفر جورہ یِمو ہیوٚت یہِ کنٹرول کَرُن رُکووُکھ رُکاوُن ہیوٚکُکھ یہِ گُر تہٕ یِمو رُکوٚو یہِ گُڑ تہٕ اَمہِ دۄہ بَچیووُس بہٕ بال بال تہٕ یہِ چھِ میٚانِہ زندٕگی ہُنٛد اَکھ لایِف تھرٛٹنںٛگ سِچویشَن گٔیِے یہِ اَمہِ دۄہ